ہیٚلو اَسلام علیکُم تُہۍ چھو ٹھیٖک اَصٕل پٲٹھۍ چھِو آ آ تُہۍ چھُو ٹھیٖک گَرِ چھا سٲری ٹھیٖک اَہَن حظ ٹھیٖک ؤنِو

تۄہہِ ؤنٮ۪و نا مےٚ ترٛیش چیٚزیٚو بیٚیہِ کھیٚزیٚو سَلاد وَلاد تہِ کوٚروٕ تۄہہِ جنٛک فُڈ گَژھِ یہِ کَرُن ایٚووایِڈ بیٚیہِ گَژھِ ہیٚلدی کھیٚون سورُے تہٕ بیٚیہِ ٲسۍ زیٚو ایٚگزَرسایِز کَران تہٕ آ وَرزش چھِ واریاہ ضروٗری تہٕ بہٕ دِمہو تۄہہِ دَوا لیکھِتھ کیٚنٛہہ چھُنہٕ تہٕ بیٚیہِ ٲسۍزیو یِہَے کھٮ۪وان سَلاد

تُہۍ تھٲوِو ترٛیش کَنٹِنیٛوٗ یِتھَے پٲٹھۍ ییٚلہِ یہِ تُہۍ ترٛیش چیٚیِو اَمہِ سۭتۍ گَژھٮ۪و تۄہہِ فرق

اَتھ کیٛاہ چھِ ڈایٹَس آ آ یہِ چھُ ڈایٹَس سۭتۍ آسان ییٚلہِ اِنسان اَصٕل کھیٚیہِ تہٕ تَمی سۭتۍ چھِ یہِ گژھان بیٚیہِ دِمہو بہٕ تۄہہِ دَوا لیکھِتھ تہٕ تُہۍ أنۍزیٚو سُے کھیٚزیٚو پَتہٕ